میون گۄڈنیُک نمبر چھُ دہ ساس وُہ ساس پنژٕہ ساس ترٕٛہ ساس پانٛژھ ترٕٛہ ژتجی ساس پنژہ ساس پانٚژونزن ستتھ ساس پانٛژھ ستتھ شیٖتھ ساس